وعلیکُم اسلام الحمداللہ تُہۍ چھِو حظ ٹھیٖک الحمداللہ شُکُر اہن حظ کٕم حظ چھُو کَتہِ پیٹھ اچھا اچھا

بَنگس ویلی چھُ حظ گَژھن ٲش کٔرِتھ گٲڈۍ چھِ اَسہِ تَویرا تۄہہِ کَر حظ چھُ گَژھُن اچھا اچھا نَفَر کٔژ حظ چھِو لیڈیٖز حظ کِنہٕ جینٹس خٲلی اچھا اچھا آتھوار چھُو حظ گَژھُن فُل ڈے حظ ڈے پٕلس ںایِٹ بییٚہِ دۄہ پَتہٕ بیٛاکھ دۄہ تہِ اہن حظ کرٛال پورِ کِنۍ گََژھو ہُپٲرۍ گَژھِو زیادٕ تھوڑا ہنٛدوارِ کِنۍ تَپٲرۍ گَژھن زٕ ترٛےٚ ساس علاوَے آ تھوڑا چھِ ڈِسٹَنس ہُران تور حظ لَگن زٕ گھنٹہٕ لَگن ٹھیٖک روزِ کرٛالہٕ پورِ کِنۍ آ بلکل روڈ چھُ ٹھیٖک حظ جایہِ پیٚٹھ واتناوَو بہٕ جایہِ پیٚٹھ واتناوَو بہٕ تُہۍ سَہلٕے حظ کَرِ خۄدا تُہۍ ؤنِو کَر چھُ تۄہہِ نیرُن اچھا آتھوار وُںہِ ما حظ چھُ موٗسم تہِ ٹھیٖک وۅنۍ چھِ حظ پَتاہ آتھوار کیٛاہ آسہِ اہن حظ اہن حظ ریٹ حظ گَژھِو تۄہہِ تۄہہِ چھُ اکھ نایِٹ زٕ ڈے وُہ ساس حظ گَژھٕ نو تۄہہِ اہن حظ آ زٕ دۄہ چھِنہٕ حظ نا مےٚ ووٚنمَو تۄہہِ اصٕل ریٹ حظ تُہۍ ہیٚکِو کٲنٛسہِ تہِ آ بلکل بَڑٕ اصٕل جاے چھِ بہتریٖن جاے تُہۍ کٔرِو اصٕل ایٚنٛجواے صِرِف گَژھِ موٗسم آسُن ٹھیٖک آ اصٕل کوٚرُکھ دُنہٕچ جاے دُنہٕچ واریاہ اصٕل جاے آ نایِٹ نایِٹ کیٚمپِنٛگ تہِ گَژھان تَتہِ کَران کیٚمپِنٛگ تَتہِ آسن واریاہ نہ نہ تَتھ چھُنہٕ پٔرمِشن بناوُن کِہینٛۍ تَتہِ چھِ بِلکُل فرٛی یِتھے پٲتھۍ گََژھو نہ حظ نہ نایٹَس چھُنہٕ تتہِ چھےٚ پیٚوان تھوڑا ایٚنٛٹری کَرناوٕنۍ بَس ٹایِم حظ لَگان زٕ گَھنٹہٕ کَم تہِ ہیٚکن لٔگِتھ کُنہِ وِزِ چھُ کَم تہِ لَگن آ بِلکُل بِلکُل چلو ٹھیٖک چھُ سَر اسلام